سٲنِس ایریاہَس منٛز حظ چھِ زیادٕ تَر چھُ فرٛوٗٹٕس چھُ اَمبٕرۍ چھُ ترٛیلہٕ باپار چھُ یِوان کَرنہٕ یہِ چھُ اَکھ نیچرَل سورُس بیٚیہِ ہَسا چھِ فِشِنٛگ وِشِنٛگ چھِ یِمَن أسۍ بِزنِس چھِ ہٮ۪کان کٔرِتھ